اَسلامُ عَلیکُم تُہۍ چھُو کیب اوٗبَر کیب سٕروِسِٕز پٮ۪ٹھ مےٚ اوس بیٚیِس سِٹی منٛز ٹرٚیوٕل کَرُن مےٚ چھِ سرینگر ٹرٛیوٕل کَرُن تَتہِ چھِ مےٚ دوس کینٛہہ بیٚیہِ چھِ میٛٲنۍ گَرِکۍ وَرِکۍ تور مےٚ چھِ تور ٹرٛیوٕل کَرُن تَتہِ چھِ اَسہِ ٹٕرٛپ وٕرٛپ کَرُن اَسہِ چھِ چار چِناری وارِیاہن پٕلیسَن پٮ۪ٹھ گژھُن چار چِناری بیترِ چھِ اَسہِ گَژھُن یا درگاہ حضرت بل بیترِ چھِ اَسہِ گَژھُن یا چھِ اَسہِ گَژھُن یور نِشاط باغ بیترِ چھِ اَسہِ گَژھُن اَپٲری پَتہٕ وٕچھو اَپٲری ییٚلہِ تِم أسۍ پِک کَرو پَتہٕ مہ گَژھو أسۍ یہِ باقٕیَن جاین تہِ یِم حضرت بل بیترِ چھِ تور تہِ مہ گَژھو یا سِکاسٹہٕ چھِ اَتہِ اور تہِ چھِ نَظر دِنۍ أسۍ تَتہِ چھِ دَپان واریاہ پوش حظ پھٕلَے تَیار یِمَن کُلٮ۪ن أسۍ دِمو تہٕ تَتہِ تہِ دِمو نَظر أسۍ بیٚیہِ یہِ کَشمیٖر یونیؤرسِٹی عَلامہ اِقبال یہِ لایبٕرٛی چھِ تَتہِ تہِ دِمو أسۍ نَظر وۄنۍ وَنو تۄہہِ بہٕ روٗٹ أسۍ چھِ بہٕ چھُس لوسپور تۄہہِ چھُ ییٚتی ییٚتی پٮ۪ٹھ چھِ اَسہِ نیرُن أسۍ نیرو لٲسۍ پوٗرِ پٮ۪ٹھ أسۍ پَکو پَکو واتو تُملَہَل تُملَہَل پٮ۪ٹھ واتو أسۍ ٹَہَب ٹَہَب ٹَہَب پٮ۪ٹھ نیرو أسۍ سیوٚدُے أسۍ واتو نٲیِر نٲیِرٕ پٮ۪ٹھ واتو سیوٚدُے أسۍ أسۍ واتو پَتہٕ تَپٲرۍ چھِ سیوٚدُے گام چھِ کینٛہہ رنٛگمُل ونٛگمُل اورٕ ہیوٚر تام واتو أسۍ رنٛگمُل پَتہٕ ییٚلہِ رنٛگمُل وٲتۍ رنٛگمُلہِ پٮ۪ٹھ نیرو أسۍ سیوٚدُے اَسہِ چھِ پَتہٕ زٕ وَتھٕ أسۍ ییٚلہِ پُلووم واتو أسۍ ہٮ۪کو نِوِ کِنۍ نیٖرِتھ یا سیوٚدُے ہٮ۪کو نیٖرِتھ ہاے وے کِنۍ أسۍ پرٛٮ۪فَر چھِ کَران یَپٲرۍ نہٕ ٹرٛیفِک آسہِ یپٲرۍ نہٕ ٹرٛافِک آسہِ أسۍ نیرو تَپٲری أسۍ وٕچھو یَپٲرۍ نہٕ ٹرٛیفِک آسہِ أسۍ نیرو تَپٲری پَتہٕ چھِ اَسہِ گژھُن اَپٲری نِوِ کِنۍ اگر نیرو أسۍ نیرو نِوِ کِنۍ پایَر بیٚیہِ تہِ اَپٲری نِوِ کِنۍ نیرو أسۍ اَپٲری چھِ یِم رٔتِم پوٗر بیترِ اَپٲری چھِ اَسہِ نیرُن واتو أسۍ گَژھو شَہر أسۍ شَہر پٮ۪ٹھ چھِ اَسہِ ڈلگیٹ ڈلگیٹ حضرت بل چھِ تَپٲری گَژھان تٔمۍ سہ تَپٲرۍ دَہ دَہ کِلوٗ میٖٹَر آسَن اَسہِ وُہ کِلوٗ میٖٹَر شَہرٕ پٮ۪ٹھ مینہٕ پٮ۪ٹھ آسہِ اَسہِ گژھُن وُہ کِلوٗ میٖٹَر لَگ بَگ اورٕ یورٕ چَکرَس دۄہَس پٮ۪ٹھ چھِ اَسہِ گَژھُن تہٕ بیٚیہِ تِم چھِ پِک کَ رٕنۍ گۄڈٕ مگر ییٚتہِ راج باغ راج باغ چھِ تِم آکاش اِنَسچوٗٹَس نِش تٔتی چھِ تِم اَسہِ پِک کَرٕنۍ مےٚ یِم دوس بیترِ چھِ بیٚیہِ میون گَرِکۍ چھِ تِم تِمَن تہِ چھِ یہِ پِک کَرُن أسہِ سون تُہۍ کٔرِو مےٚ اگر تُہۍ ییٚلہِ تُہۍ یور وٲتِو تُہۍ کٔرِو ریٹ ویٹ أسۍ کَرو تۄہہِ پونٛسہٕ وونٛسہٕ تُہۍ ؤنِو اَسہِ سون یِم نَمبَر رٔٹِو تُہۍ مےٚ چھُ ناو مُنیٖب بہٕ چھُس روزان ییٚتہِ لاسہِ پورِ چھُس بہٕ روزان میون نَمبَر چھُ نایِن ایٹ ایٹ فایِو ایٹ ایٹ ٹوٗ ایٹ ایٹ تھِرٛی میون نَمبَر چھِ یِہوٚے بیٚیہِ تُہۍ ہیٚکِو مےٚ کُنہِ تہِ ساتہٕ فون کٔرِتھ تہٕ مےٚ کٔرِو ییٚلہِ تُہۍ فون کٔرِو تہٕ مےٚ ؤنۍزیو تُہۍ پَگہٕے مَگر اگر پگاہ چھِو فِرٛی چھِو تیٚلہِ ؤنِو مےٚ تُہۍ اَگر تُہۍ صُبحَس فِرٛی چھُو تیٚلہِ ؤنِو مےٚ صُبحَس چھِ أسۍ فِرٛی تہٕ أسۍ کَرو صُبسٕے خٲطرٕ تیٚلہِ یہِ ٹٕرٛپ پٕلان بیٚیہِ بیٛاکھ کَتھ گوٚوُ مےٚ تۄہہِ مٔشتٕے وَنُن اَتھ چھِ تیل یہِ مہ آسہِ واریاہ لا زیوٗٹھ تُہۍ مہٕ ہیٚکِو ژیٖرۍ وأتِتھ گَرٕ تیٚلہِ تھٲیزیو گَرِکٮ۪ن اِنفام کٔرِتھ یا اَگر نہٕ مےٚ اَتھ نَمبرَس مےٚ یہِ فون کٔرِو تُہۍ ہیٚکِو میٛٲنِس برٛٮ۪درَس نٔویٖدَس فون کٔرِتھ سُہ سُہ ہیٚکہِ تُلہِ کال تہٕ تٔمۍ سٕے ؤنِو تُہۍ یہِ مگر گۄڈٕ ؤنِو مےٚ ریٹ ریٹ کۭژاہ چھِ اَسہِ دِنۍ تُہۍ اَسہِ ہٮ۪کو لَگ بَگ چھِ یَتھ روٗٹَس خٲطرٕ ٹوٗ تھَوزنٛڈ ٹوٗ فی ٹوٗ تھَوزنٛڈ فایِو ہٮ۪نٛڈرنٛڈ یا ڈاے ساس رۄپیہِ چھِ اَتھ خٲطرٕ واریاہ اَصٕل پرٛایِز مَگر بہرحال تۄہہِ چھُو پانَس تام یوٗت تُہۍ ییٚژھِو مطلب پَتہٕ اگر اَسہِ باسیو اَصٕل أسۍ کَرو تیٚلہِ اوکے تہٕ تیٚلہِ گَژھو أسۍ صُبحَس تیٚلہِ کٔرۍزیو فون اگر تۄہہِ باسِوٕ أتھۍ ریٹس پٮ۪ٹھ چھُ مُنٲسِب تُہۍ ہیٚکِو اَسہِ نِتھ یا سٲنۍ گَرِکۍ وَرِکۍ ہُتہِ راج باغ تُلِتھ پَتہٕ گَژھو أسۍ چَکرَس وَکرَس بیٚیہِ مہ گَژھو پَتہٕ کُن بہٕ دِمو تۄہہِ ریٹ عَلاوٕ تُہۍ ہیٚکِو اَسہِ مولتُلہِ تیٚلہِ کٔرِو تُہۍ یہِ پوٗرٕ کَنفٲرٕم تُہۍ ییٖوا یا نہ یِیِو تہٕ یہِ کٔرِو تُہۍ کَنفٲرٕم اَسہِ کٔرۍزیو فونَس پٮ۪ٹھ مَگر آز شامَن تانی کٔرۍزیو تیٚلہِ کَرو أسۍ بَدل کیب بُک